ہٮ۪لو اَسلامُ علیکُم اٮ۪ڈوُکیٹ صٲب چھُو حظ سُہ اوس نہٕ حظ سُہ کیس تَتھ کوٗتاہ فیٖس چھِ مےٚ دیُن اَدٕ حظ ٹھیٖک حظ چھِ